اسلامُ علیکُم مےٚ چھُ ناو اَمان اَز گوٚیوس بہٕ فٔسٹ ٹایم ٹرٛینہِ مَنٛز دِلہِ تہٕ یہِ اوس میٛون گۄڈنیُک سَفَر اَز تہٕ بہٕ ییٚلہِ گوس ٹرٛینہِ مَنٛز تہٕ اَمہِ پَتہٕ چھُس بہٕ بِہِتھ ٹرٛینہِ مَنٛز اَتہِ اوس واریاہ لُکَن ہُنٛد شور مَطلَب بہٕ ییٚلہِ بیٛوٗٹھُس مطلب مےٚ اوس نہٕ سمجھٕے تران بہٕ کَتٮ۪ن بیٚہمہٕ مَطلَب ییٖژ ٲسۍ مَطلَب یوٗتاہ رَش ٹرینہِ مَنٛز اوس واریاہ مَطلَب کرٛاوُڈ اوس تتہِ مَطلَب رش اوس واریاہ تہٕ تمہِ پَتہٕ آیہِ نہٕ مےٚ سیٖٹٕے اَتھِ مطلب اتہِ اوس یوٗتاہ لُکَن ہُنٛد رش کہِ مَطلَب بہٕ ہیٚکہٕ ہا نہٕ کُنہِ جایہِ بِہتھٕے تہٕ تمہِ پَتہٕ وُچھ مےٚ مَطلَب یس ٹرٛینہِ مَطلَب یُس لُکَن ہُنٛد شور چھُ وۄنۍ بیٛوٗٹھُس بہٕ مَطلَب کُنہِ جایہِ وۄنۍ رٔٹ مےٚ سیٖٹ مَطلَب مَطلَب مُشکِلی سان بَنے یہِ سیٖٹ تمہِ پَتہٕ وُچھ مےٚ مَطلَب یُس ٹرٛینہِ ہُنٛد شور چھُ سُہ تہِ گوٚو واریاہ حَدَس تام مَطلَب سُہ تہِ کھوٚرُم مےٚ تمہِ پَتہٕ یُس مَطلَب ٹرٛینہِ ہُنٛد مَطلَب شور چھُ مَطلَب سُہ تہِ گوٚو واریاہ حَدَس تام مَطلَب تمہِ پَتہٕ مَطلَب سارِوٕے کھۅتہٕ زیادٕ چھِ أسۍ ونان مَطلَب یُس ٹرٛینہِ ہُنٛد مَطلَب اِنجَن چھُ تَمیُک یُس شور چھُ سُہ چھُ واریاہ مَطلَب حَد س تام مَطلَب یُس کَنَن یہِ مَطلَب مَطلَب تمیُک شور چھُ اِنسانَس کھَران تہٕ اَز گٔیوس بہٕ کُنہِ دۄہ مَطلَب اَز گوٚیوس بہٕ فٔسٹ ٹایم اوس مےٚ یہِ مَطلَب ڈہلی گوس بہٕ تہٕ مےٚ گٔے راے وۄنۍ واتہٕ بہٕ جلدی مگر مےٚ ٲس نہٕ پےَ مَطلَب یوٗتاہ مَطلَب اَتھ ٹرٛینہِ مَنٛز کھَسہٕ مَطلَب تیٛوٗتاہ گَژھِ مےٚ مَطلَب مُشکِلی سان مَطلَب لُکھ آسَن اَتہِ مَطلَب اَتہِ آسہِ لُکَن ہُنٛد شور مَطلَب باقٕے چیٖز چھِ آسان مَطلَب دوٚیمہِ طریٖقہٕ وُچھو أسۍ مَطلَب یُس اَسہِ ٹرٛینہِ ہُنٛد مَطلَب ٹٲر چھِ مَطلَب تمیُک شور تہِ اوس مَطلَب مَطلَب یُتُھے بہٕ ٹرٛینہِ مَطلَب ٹرٛینہِ مَنٛز مَطلَب کھوٚتُس تہٕ مےٚ ٲس نہٕ پےَ مَطلَب ییٖژاہ حالت گَژھِ مَطلَب جاے آسہِ نہٕ یہِ سیٖٹ آسہِ نہٕ مَطلَب باقٕے چیٖز آسَن نہٕ کیٚنٛہہ تہٕ باقٕے وَسَلام